اَکہِ لَٹہِ ٲسٕس بہٕ یِتھَے کَنی فون چَلاوان تہٕ مےٚ وٕچھ اَکھ اَکہِ اٮ۪پلِکیشنہِ منٛز بہٕ وَنہٕ نہٕ وۄنۍ تَمہِ اٮ۪پلِکیشنہِ ہُنٛد ناو کینٛہہ مےٚ وٕچھ تَتھ پٮ۪ٹھ اَکھ آن لاین سٕٹور تہٕ اَتھ پٮ۪ٹھ وٕچھ مےٚ واریاہ اَصٕل چیٖز کٕنٕنۍ مگر یِم وٕچھ مےٚ یِہٕنٛز ریٹ ٲس واریاہ کَم مطلب یوٗتاہ نہٕ اِنسان سونٛچان اوس کینٛہہ یا ییٖژاہ کَم آسہِ تیٖژاہ مطلب تیٖژاہ کَم ٲس مےٚ کھٔژ تَتھ پٮ۪ٹھ اَکھ بٔنیٛان پَسنٛد یہِ ٲس سَتَن ہَتَن رۄپیَن کٕنٕنۍ بہٕ گٔیَس واریاہ خۄش مےٚ دوٚپ ییٖژاہ اَصٕل بٔنیٛان بیٚیہِ سَتنٕے ہَتَن رۄپیَن یہِ چھےٚ وا مطلب یہِ چھُ خبر کیٛاہ مطلب سیل چھےٚ أمِس اَصٕل یہِ دُکاندار چھُ واریاہ اَصٕل آن ل این ووٚن أمۍ دوٚپُن أسۍ ہَسا چھِ نٮ۪برٕ أسۍ ہَسا چھِ مَمبٕیہِ منٛز مطلب دُکان تہٕ اگر ژےٚ آڈَر چھی کَرُن تہٕ ژٕ کَر یَتھ پٮ۪ٹھ ژٕ دِ اَسہِ اٮ۪ڈرٮ۪س وٮ۪ڈرٮ۪س أسۍ سوزوے ژےٚ اوٗرۍ بہٕ گٔیَس واریاہ خۄش مےٚ دوٚپ أمِس دوٚپمَس ییٚکیٛاہ یہِ بہٕ کَرٕ یِتھُے مےٚ یُس مےٚ یہِ بٔنیٛان واتہِ بہٕ کَرٕ تَمی وِزِ پے أمۍ ووٚن نہ نہ نہ اَسہِ چھُنہٕ تہِ قٕصہٕ کینٛہہ اَسہِ کیش چھُ ہٮ۪کان أسۍ رٔٹِتھ کینٛہہ ژےٚ چھی کَرُن کیش آن ڈٮ۪لؤری چھَںہٕ اَسہِ کینٛہہ ژےٚ چھی کَرُن آن لاینٕے چھی ژےٚ پے کَرُن مےٚ باسیو یہِ جَنوٮ۪ن ہیوٗ کیٛازِ اَتھ وٕچھ مےٚ واریاہ فالووٲرٕز تہِ وٕچھ مےٚ أمِس تہٕ بیٚیہِ باسیو مےٚ أمۍ واریاہ پوسٹ کھٲلۍمٕتۍ أمِس اوس نہٕ یہِ گۄڈنیُک پوسٹ کینٛہہ یہِ اوس مگر اَمہِ وِزِ کھالان کھالان تہٕ مےٚ کھٔژ یہِ بٕنیٛان واریاہ پَسنٛد یِتھُے مےٚ آڈَر کوٚر تہٕ مےٚ مےٚ مےٚ بٔرۍ یِم پونٛسہٕ وۄنۍ چھَس بہٕ پیٛاران تہٕ وۄنۍ چھُ ییٚمہِ دۄہ یہِ ڈٮ۪لوَر گژھُن چھُ یِتھُے یہِ آو ڈٮ۪لؤری وول ییٚلہِ یہِ آو یہِ وُچھ مےٚ یۄس مےٚ بٔنیٛان آڈَر ٲس کٔرمٕژ سُہ ٲس واریاہ بٔڑ مگر یِتھُے مےٚ یہِ اَتھَس کٮ۪تھ رٔٹ یہِ باسے مےٚ مےٚ باسے نہٕ یہِ تیٖژاہ بٔڑ کینٛہہ بہٕ گٔیَس پریشان مےٚ دوٚپ مگر تَمہِ وِزِ ٲس اَسہِ مےٚ چھُ یاد کہِ اَسہِ ٲس تَمہِ وِزِ چاچی ڈٮ۪تھ گٔمٕژ مےٚ مےٚ تھوٚو یہِ لِفافہٕ أتی تہٕ بہٕ درٛایَس واپَس ییٚتٮ۪ن أسۍ بِہِتھ ٲسۍ بہٕ درٛایَس توٚتُے اورٕ ییٚلہِ بہٕ واپَس آیَس شامَن مےٚ دوٚپ بہٕ وٕچھِ وَنہِ ٲدۍ یہِ بٔنیٛان وٲژ یہِ کیٛاہ وٲژ یِتھُے مےٚ کھُلوو اَتہِ درٛاے یۄس سۄ یہِ بٔنیٛان چھَنہٕ کینٛہہ یُس سۄ خبر کیٛاہ لۄکٕٹۍ لۄکٹٮ۪ن بَچَن ہِنٛز شٲٹہٕ ہِشہِ لۄکٕٹۍ ہاڈلی آسَن یِم ہَتَس پنٛژہَن ہَتَس رۄپیَس بہٕ گٔیَس شاکَس منٛز تہٕ مےٚ دوٚپ چلو کینٛہہ چھُنہٕ آن لاین چھِ یِمَن سٕٹور بہٕ وَنہٕ یِمَن مے بی یِمَن ما آسہِ آڈَر گوٚمُت اورٕ یورٕ یِتھُے مےٚ مٮ۪سیج کٔر یِم چھِنہٕ رِپلَے کَران کِہیٖنۍ مےٚ کٔر مٮ۪سیج یِم چھِنہٕ رِپلَے کَران کِہیٖنۍ تہٕ یِمو کٔرہَس بہٕ بٕلاک تہٕ یہِ اوس اَکھ ؤر واریاہ ؤرسٹ اٮ۪کسپیٖرینٕس ییٚمہِ سۭتۍ مےٚ باسیو کہِ پَتہٕ آیِندٕ ییٚلہِ تہِ مےٚ شاپِنٛگ آسان کَرٕنۍ بہٕ ٲسٕس بہٕ ٲسٕس دَپان بہٕ کَرٕ نہٕ زٕہۭنۍ پرٛٮ۪فَر وۄنۍ آن لاین مےٚ گوٚو تیوٗتاہ مُشکل پونٛسہٕ تہِ کھیٚیہِ ہٲم تہٕ بیٚیہِ یہِ سوٗزمُت اوسُکھ سُہ اوس بٮ۪کار